ساینَس اینٛڈ ٹٮ۪کنالجی کٔر اَسہِ واریاہ مَدَتھ مطلب سٲنۍ زِنٛدگی بَناوُن آسان اَتھ اَگر أسۍ وُچھو أمۍ بَنٲے تِم تِم چیٖز ییٚمہِ سۭتۍ سٲنۍ زِنٛدگی گٔے واریاہ آسان اگر أسۍ یِہَے موبایِل فون رَٹو موبایل فون سۭتۍ کٲژاہ گٔے سٲنۍ زِنٛدگی آسان اَسہِ اوس پٮ۪وان اَگر أسۍ کٲنٛسہِ ٲسۍ آسان گۄڈٕنٮ۪تھ میسیج سوزٕنۍ اَسہِ ٲسۍ پٮ۪وان خبر کۭتاہ کِلوٗ میٖٹَر پَکُن پایدٔلۍ پَکُن سَفر کَرُن تَتھ خٲطرٕ اَدٕ ٲسۍ أسۍ ہٮ۪کان کٲنٛسہِ مسیج واتنٲوِتھ موبایِل فونہٕ سۭتۍ کوٗتاہ گوٚو اَسہِ اَکھ چھِ أسۍ ہیٚکان میٚسیج واتنٲوِتھ اَکھ أکِس جلدی جلدی گَرِ بِہِتھ بیٚیہِ چھِنہٕ گژھان اَسہِ ہۄ خَرچی یۄس أسۍ لَگان ٲسۍ کِراے وِراے سۄ تہِ آیہِ بَچتھ بیٛاکھ کیٛاہ آو بیٛاکھ کیٛاہ چھِ اَتھ فٲیدٕ مطلب کانٛہہ بَچہِ چھُ آسان سُہ سُہ چھُی نہٕ ہٮ۪کان کوچِنٛگ ہُنٛد فیٖس دِتھ یا بَدل کانٛہہ خرچٕے تُلِتھ سُہ کیٛاہ چھُ ہٮ۪کان کٔرِتھ سُہ چھُ ہٮ۪کان فون کہِ ذٔریعہِ یِم ٹیکنا ٹیکنالجی ذٔریعہِ چھُ اَز ہٮ۪کان گَرے پٔرِتھ پَنٕنہِ گَرِ ہٮ۪کان فونہٕ پٮ۪ٹھ پٔرِتھ تٔمِس چھُنہٕ پٮ۪وان پَتہٕ سُہ کو کۄچِنٛگَن پھیرُن کیٚنٛہہ سُہ چھُ ہیٚکان آرام سان نہَ چھِ تٔمِس گَرمی لَگان نہَ چھِ سَردی ہُنٛد یہِ آرام سان گَرِ آسان بِہِتھ یورٕ چھُ ہیٚکان سُہ فونَس پٮ۪ٹھ پٔرِتھ یہِ تٔمِس پَرُن آسہِ یا باقٕے چیٖز چھِ ٹٮ۪کنالجی ہٕنٛدۍ مطلب أکہِ یِہَے أسۍ زَن نِمو فرٛج فرٛجَس منٛز مطلب تھاوان چھِ أسۍ سیُن چھِ تھاوان یا ترٛیش چھِ تھاوان سُہ چھُنہٕ خراب گژھان کیٚنٛہہ سُہ چھِ أسۍ ہٮ۪کان واریاہَس ٹایمَس تَتھ منٛز تھٲوِتھ ییٚلہِ زَن کہِ گۄڈٕنٮ۪تھ ییلہِ نہٕ فرٛج اوس ییٚلہِ نہٕ ٹیکنالجی ٲسۍ أسۍ ٲسۍ مطلب سیُن رَنان سُہ اوس پَتہٕ جلدی اَسہِ خراب گژھان أسۍ ٲسۍ نہٕ ہٮ۪کان سُہ پَتہٕ بچٲوِتھ بیٚیِس دۄہَس خٲطرِٕ کِہیٖنٛۍ گوٚو تَمہِ سۭتۍ تہِ میلایو اَسہِ فٲیدٕ زِ أسۍ چھِ ہٮ۪کان أکیٛاہ یہِ فرٛجَس منٛز سیُن ویُن وۅنۍ اَصٕل پٲٹھۍ واریاہَس ٹایمَس تھٔاوِتھ بیٚاکھ ٹیکنالجی یۄسہٕ أمۍ بَنٲو سۄ بَنٲو أمۍ یِہَے واشِنٛگ مِشیٖن ییٚمہِ سۭتۍ أسۍ پَلو چھِ ہٮ۪کان چھٔلِتھ گۄڈٕنٮ۪تھ ٲسۍ پٮ۪وان واریاہ محنت کَرٕنۍ أسۍ ٲسۍ دَپان أسۍ کٲژاہ کۭتیاہ پَلو چھَلٕہو یا حِسابے اوس نہٕ یِوان یا تھکاوَٹ ٲس یِوان گوٚو اَز چھِ مِشیٖن ترٛٲے مِشیٖن منٛز تِم چھِ ہٮ۪کان تَیار گٔژھِتھ بیٚیہِ صاف یِوان چھَلنہٕ گوٚو تَتھ منٛز چھِ أسۍ ہیٚکان پَتہٕ چھٔلِتھ یا بیٛاکھ یُس أمۍ بَنو سۄ بَنٲو أمۍ ٹیکالجی گٲڑۍ مطلَب تَمہِ سۭتۍ کوتاہ گوٚو سون سفَر آسان گۄڈٕنٮ۪تھ ٲس نہٕ گاڑِ کِہیٖنٛۍ اَسہِ اوس پٮ۪وان پَایدٕلۍ پَکُن واریاہ سَفر اوس اَسہِ پٮ۪وان کَرُن اَز چھِ گاڑِ چھِ سِکوٗٹی چھِ تَمہِ سۭتۍ کیٛاہ چھِ أسۍ ہٮ۪کان تَمہِ سۭتۍ چھِ أسۍ ہیٚکان کِلوٗ وٲدی سَفر مطلب طے کٔرِتھ یا جَہازٕ بَنٲوۍ أمِس ٹٮ۪کنالجی تَمہِ سۭتۍ چھِ أسۍ ہٮ۪کان باقیَن باقیَن مُلکَن گٔژھِتھ گوٚو وَنَو أسۍ یہِ زِ یۄس ہَسا یہِ ساینَس یہِ ٹیکنالجی یِم یِم اِنوویٹ کٔرۍ یِم چیٖز اِنوویشَن کٔرۍ أمۍ ترقی کٔرۍ أمۍ اَمہِ سۭتۍ بَنیے سٲنۍ زِنٛدگی واریاہ زیادٕ آسان واریاہ چیٖز یا کَمپیٛوٗٹَر چھُ وُنکٮ۪ن چھِ أسۍ پرٛٮ۪تھ کُنہِ جایہِ وُچھان کَمپیٛوٗٹَر چاہے بیٚنٛک چھُ چاہے ہاسپِٹَل چھِ یا بدَل کانٛہہ جایہِ چھِ دُکانٛدار چھِ وُنکٮ۪ن چھِیی نہٕ سُہ کانٛہہ شعبہٕ ییتہِ نہٕ وُنکٮ۪ن تعلیٖمی شعبہٕ چھِ ییٚتہِ نہٕ وُنکٮ۪ن کَمپیٛوٗٹَر یوٗز چھِ گژھان پرٛٮ۪تھ کُنہِ شعبَس منٛز چھُ وُنکٮ۪ن گژھان کَمپیٛوٗٹَر یوٗز أمۍ تہِ بَنٲو سٲنۍ زنٛدگی واریاہ زیادٕ آسان اگر أسۍ اکھ سکوٗل رَٹو تِمَن ٲسۍ پٮ۪وان فیٖس رَٹُن تِمَن اوس پٮ۪وان پَتہٕ تَتھ حِساب کَرُن پانہٕ تھاوُن اَتھٕ سۭتۍ لیکھِتھ کٔمۍ کوتاہ دیُت کٔمِس کوتاہ چھِ بقایَات اَز کیٛاہ چھِ ہٮ۪کان أسۍ کٔرِتھ اَز چھِ کھالان کَمپیٛوٗٹرَس تَتھ پٮ۪ٹھ چھِ نیران تٔمۍ سٕنٛز تَمام تِم رِکاڈ ٹرٛانزیکشَن یا یِتھَے پٲٹھۍ دُکانٛدارَن چھُ ؤنکٮ۪ن سَہل گَژھان تِم چھِ ؤنکٮ۪ن لَگاوان سُہ سی سی ٹی وی چھِ لَگاوان تَمہِ سۭتۍ چھِ تِمَن تَران فِکرِ زِ اَسہِ ما گٔے ژوٗر ما گٔے یا تِم تہِ چھِ حِساب خٲطرٕ کَران کَمپیٛوٗٹَر یوٗز گوٚو واریاہ چیٖز چھِ تِم یِم ہَسا ساینَسَن کٔرۍ ایٖجاد تِمو سۭتۍ کیٚاہ گوٚو تِمو سۭتۍ بَنے سان زِنٛدگی واریاہ زیادٕ سَہل واریاہ زیادٕ مُشکِل کٔرۍ تٔمۍ آسان